آز کَرٕ بہٕ تۄہہِ سۭتۍ اَکھ پَنُن پٔرسٕنَل ایٚکٕسپیٖریَنٕس شِیر ٲں یَتھ منٛز ٲں مےٚ پَنٕنۍ گۄڈٕنِچۍ کمٲے ٲس تَتھ گۄڈنِچۍ کَمایہِ اوٚن مےٚ اَکھ ٲں خوٗبصوٗرت ڈرٛیٚس ٲں بہتریٖن لاجَواب ڈرٛیٚس اَکھ اوٚن مےٚ ٲں سُہ اوس میٛون فیورِٹ کَلَر یُس مےٚ گۄڈٕنِچۍ کَمٲی ٲس تَتھ اوٚن مےٚ پَنُن اَکھ ٲں ڈرٛیٚس ٲں فیورِٹ کَلَر چھُ مےٚ فیروزی کَلَر سُہ اوٚن مےٚ ییٚتھی نَزدیٖکٕے چھُ اسہِ اَکھ دُکاندار ٲں کھنہٕ بَل چوکَس منٛز تٔمِس چھُ ناو جانِسار فیبرِکٕس ٲں تہٕ مےٚ اوٚن سُہ ڈرٛیٚس تٔمسٕے نِش سۄ ٲس مےٚ پَننہِ زِندگی ہنٛز گۄڈنِچۍ کَمٲے یَتھ منٛز مےٚ سُہ ڈرٛیٚس اوٚن سُہ چھُ واریاہ خوٗبصوٗرت ڈرٛیٚس ٲں پَتہٕ نیٛو مےٚ سُہ بَناونہِ أکِس ٲں بُٹیٖکَس نِش تٔمۍ تہِ بَنوو سُہ واریاہ بہتریٖن آیَس منٛز تہٕ سُہ چھُ مےٚ واریاہ پسنٛدیٖدہ ڈرٛیٚس سُہ چھیٚس بہٕ ہر وقتہٕ لاگان ییٚلہِ کُنہِ تہِ شایہِ کانٛہہ خٲر شَر چھُ آسان بہٕ چھیٚس نِوان سُہ ڈرٛیٚس لٲگِتھ کیٛازِکہِ سُہ چھُ مےٚ واریاہ پَسنٛد سُہ ڈرٛیٚس ٲں تَتھ چھُ فیروزی کَلر ٲں سُہ چھُ چھٔلۍ چھٔلۍ نَوان سُہ چھُ مےٚ اوٚنمُت ٲں خٲلی دۄن ساسَن رۄپیَن ٲں زیادٕ پونٛسَن اوٚن نہٕ مےٚ سُہ کیٚنٛہہ سُہ اوٚن مےٚ خٲلی دۄن ساسَن رۄپیَن سُہ ڈرٛیٚس ٲں تَتھ چھُ مےٚ اوٚنمُت ٲں تَتھ چھِ واریاہ کَلَر مان ژٕ تَتھ چھُ مےٚ اوٚنمُت گرٛے کَلَر ڈُپٹہٕ پٮ۪ٹھہٕ دِنہٕ خٲطرٕ تہٕ مےٚ کھوٚت سُہ واریاہ زیادٕ سُہ ڈرٛیٚس پَسَند ٲں مےٚ چھُ سُہ ساروٕے کھۄتہٕ عزیٖز ڈرٛیٚس ٲں مےٚ چھُ سُہ بیٚیہِ شوٗبان تہِ ساروٕے کھۄتہٕ زیادٕ مےٚ چھِ سٲری وَنان ژےٚ چھُ یہِ واریاہ زیادٕ شوٗبان یہِ ڈرٛیٚس